آ سٲنِس ایریا ہَس کِنۍ چھِ گژھان سانہِ کَلچر کہِ تھروٗ گژھان میوٗزِک ڈانسِنگ چھِ گژھان واریاہ زیادٕ تِکیازِ ییٚتہِ چھُ اکھ چیٖز چھُ ییٖژہ ٹیٚکنالجی آیہِ تیٖژہ گٔے اِمپروٗمیٚنٹ کیاہ اِمپروٗمیٚنٹ کہِ فار ایٚکزامپٕل آز چھِ پَرناوان کَلاس آز گژھِ آسُن اکھ کَلاس سُہ کہِ یہِ زَن میوٗزِک یُس میوٗزِک ہٮ۪چھنایہِ ڈانسِنگ ہٮ۪چھنایہِ کہِ سِٹایِلہٕ کِنۍ آرٹ ٹریٚڈِشنَل آڑٹٕس ہٮ۪چھنایہِ تہٕ تَمہِ سۭتۍ چھِ پیٖپٕل ہٮ۪چھان یِم لُکھ چھِ تِم چھِ ہٮ۪چھان مطلب آنہِ یِمن ییٚنہٕ وٲلۍ نَسل چھِ تٔہنٛدِ باپَتھ تِم یُس یُس ٹھیٖک باسہِ تِمَن یہِ یہِ باسہِ تِمَن اَصٕل زِندگی منٛز چھُ ہر کانٛہہ گژھِ آسُن پرٮ۪تھ کیٚنٛہہ گژھِ آسُن ماینڈَس تِکیازِ ادٕ چھِ ہیٚکان زِندگی پٔکِتھ اَگر اِنسان أکسٕے چیٖزَس کُن لَگہِ تیٚلہِ چھُ گژھان بور اس لیے گژھِ مطلب شُرٮ۪ن ییٚلہِ اَصٕل لَگہِ پرٮ۪تھ بورِنگ گژھِ نہٕ کینٛہہ ڈانسِنگ آسیکھ موٗزِک آسیکھ پرٮ۪تھ کُنہِ سۭتۍ تِکیازِ تِم چھِ اکھ اَصٕل فیٖل کران پَنٕنہِ لایفہِ منٛز تِم چھِ خوشی سان کَڑان دۄہ اَگر وۄنۍ بور حِسابہٕ وۄنۍ گوٚو کانٛہہ کانٛہہ چھُ آسان ییٚتہِ چھُ مطلب آز چھِ کٔشیٖر ہِنٛدۍ لُکھ چھِ تِم تہِ نَژَان چھِ بٲتھ چھِ وَنان ڈانٕس چھِ خانٛدرَن منٛز چھِ ہُر چھِ وَنان آز چھِ مطلب یہِ سٲنِس کَلچرَس منٛز چھُ گژھان یہِ چھُ ونہِ تہِ آز چھُ گژھان زیادَے تہٕ آز چھُنہٕ ٹیٚکنالجی حِسابہٕ گژھان زیادَے آز چھُ اورَے یِوان ہُر وَنن وٲلۍ تہِ پرٮ۪تھ کیٚنٛہہ یہِ اَسہِ شُرٮ۪ن چھِ ہیٚکان ٹیٖچ کرنٲیتھ ہٮ۪چھنٲیتھ تہِ نیکٕسٹ جنریشن خٲطرٕ تِکیازِ أتی گژھِ برونٛٹھ مٮ۪ن شُرٮ۪ن لگُن پَتہ کہِ نہ یہِ تہِ چھُ زِندگی منٛز ضروٗری مطلب أتی چھُ یِتھ پٲٹھۍ چھُ باسان موٗزکہٕ حِِسابہٕ ڈانسہٕ حِسابہٕ نہ ٹھیٖک چھُ مَینٛڈ چھُ روزان فریش